کَشمیٖری لنٛگویج ہَسا چھِ اَکھ اَلگ لٮ۪نٛگویج یہِ ہَسا چھِ باقٕیَن لنٛگویجَن نِش واریاہ ڈِفرَنٹ تہٕ یہِ ہَسا چھِ یِوان خاص طور کٔشیٖرِ منٛز بولنہٕ بیٚیہِ ہَسا چھِنہٕ یہِ بیٚیہِ کُنہِ جایہِ یِوان بولنہٕ کِہیٖنۍ تہِ بنٛگالی یِم ہَسا چھِ ڈِفرَنٹ ڈِفرَنٹ لنٛگویج فی کُنہِ سٕٹیٹَس چھِ پَنٕنۍ پَنٕنۍ مَدر ٹنٛگ لنٛگویج آسان یِتھَے پٲٹھۍ چھِ آسان یِم اَسہِ کٔشیٖرِ ہٕنٛدٮ۪ن کٔشیٖرِ ہٕنٛز لںٛگویج کٲشُر بولُن وَنُن چھِ اَکھ کٔشیٖرِ ہِنٛز پہچان أکِس کأشرِ سٕنٛز تہٕ یہِ ہَسا چھِ اَکھ واریاہ الگ لنٛگویج یَتھ ہَسا لوٗک یَژھان چھِ وَنُن تہِ بوزُن تہِ تہٕ پَرُن تہِ کٲشِر لنٛگویج ہَسا چھِ بٲقٕیو لنٛگویجو نِش واریاہ ڈِفرَنٹ یہِ نہٕ ہَسا چھَنہٕ رٕلیٹ آلموسٹ کَران کُنے لنٛگویج سۭتۍ گژھان یہِ ہَسا چھِ اَمیُک اَکھ اَکھ خصوٗصیت یہِ ہَسا چھِ اَکھ اَلگ لنٛگویج